مےٚ ہسا ہیٚتیٛو تُہنٛدِ سایٹہِ پٮ۪ٹھ یہِ پرٛوڈکٹہٕ بوٗٹھ مگر یہِ اَتھ بوٗٹَس ٲس اَتھ گۄڈٕنِچی کَتھ پیکیجِنٛگ پیکِنٛگ ٲس اَتھ پیکِنٛگ ٲس اَتھ خراب واریاہ خراب ییٚمہِ کِنۍ زَن نَہ سا یَتھ بوٗٹَس اوس ٹھیٖک روٗدمُت پَننہِ آرجِنَل کَنڈِشَن منٛز کیٚنٛہہ یہِ ہَسا اوس أکِس دۄن شٲیَن تہِ ژھیٛونمُت تہٕ بہٕ ہسا چھُس نا خۄش اَتھ تُہنٛدِس اَتھ ڈیٚلِؤری یِتھ یہِ پرٛوڈَکٹہٕ یَتھ یِتھ پٲٹھۍ سوزنَس تُہۍ تھٲیِو سا خیال تُہۍ تۄہہِ پَزِوٕ ڈیٚلہِ ٲں اَمِچ پیکیج پیکِنٛگ کَرٕنۍ اصٕل پٲٹھۍ بہٕ ہَسا چھُس نا خۄش اَتھ تُہنٛدِس اَتھ پرٛوڈَکٹَس پٮ۪ٹھ